یَتھ جایہِ بہٕ روزان چھَس یا یۄس یۄس تہِ مےٚ کٲم کٔر یا میٛانہِ زِندگی منٛز آیہِ واریاہ یۄس تہِ ٹؠکنالجی چھےٚ تَمہِ سۭتۍ آیہِ واریاہ تَبدیٖلی میٛٲنِس میٛانہِ زِندگی منٛز یۄس یَنہٕ پٮ۪ٹھ بہٕ یعنی کہِ فِکرِ پیٚیَس تَنہٕ پٮ۪ٹھ آیہِ وٕچھ مےٚ یُس ہَسا ٹٮ۪کنالجی چھےٚ ماڈٲرٕن ٹٮ۪کنالجی چھےٚ یِمو سۭتۍ آیہِ واریاہ چینٛج گۄڈٕنٮ۪تھٕے یِم زَنہِ آسہٕ آسان تِم ٲسۍ دۄہ دۄہَس دانَس پٮ۪ٹھ آسان بَتہٕ رَنان تِم دُہہِ دار بانہٕ چھَلان مَگر یُتھُے ٹٮ۪کنالجی ہُنٛد دور آو رایِس کُکَر آیہِ بَجہِ بَجہِ مِشیٖن آیہِ تِمَن ٲسۍ رایِس کُکرَس منٛز چھِ تِم آرام سان بَتہٕ رَنان گوٚو یہِ چینٛج تہِ آیہِ میٛانہِ زِندگی منٛز یعنی یُس ییٚلہِ میون لۄکچار اوس تَمہِ دۄہ اوس نہٕ رایِس کُکرٕے تہٕ میٛٲنۍ زِندگی روٗز بَڑان بَڑان دۄہ کھۄ دۄہ روزٕ چینٛج یِوان ٹٮ۪کنالجی سۭتۍ واریاہ اَثر پیوٚو میٛانہِ زِندگی منٛز تہِ ٹٮ۪کنالجی سۭتۍ تِکیٛازِ برٛونٛہہ اوس اگر کُنہِ سَوالُک جواب آسہِ ہے کَڑُن اُستادَس نِش اوس پٮ۪وان فوٗری تور گَژھُن مگر اگر آز وٕچھو أسۍ ٹٮ۪کنالجی سۭتۍ آے واریاہ چینٛج موبایِل فون آے لٮ۪پٹاپ آے یا کَمپیوٗٹَر آے یِمو سۭتۍ اِنسان سٕنٛزِ زِندگی منٛز واریاہ چینٛج آے یا ییٚتہِ أسۍ روزان چھِ تَتہِ ٲسۍ لوٗکھ دۄہَے دۄہَس گۄڈٕ دانٛد وایان زٔمیٖن ٲسۍ کھَنان زٔمیٖندٲری ٲسۍ کَران مگر آز اگر أسۍ آز چھِ وٕچھان تَتہِ تہِ آیہِ واریاہ تَبدیٖلی ٹٮ۪کٹَر یُس چھُ سُہ چھُ ٹٮ۪کٹَر سۭتۍ چھِ زٔمیٖن وایان ییٚمہِ سۭتۍ أسۍ یہِ اَکُے گٲنٛٹہٕ لَگان چھُ برٛونٛہہ اوس دانٛدَس لَگان کَم سے کَم زٕ دۄہ ترٛےٚ دۄہ دانٛد وایان ٲسۍ زٔمیٖن ٲسۍ کھَنان پَتہٕ ٲسۍ لَگان پانٛژھ پانٛژھ شےٚ شےٚ دۄہ پَتہٕ تھَل لاگنَس یا دانہِ لوٗنٛنَس آز چھِ أسۍ یِم ٹٮ۪کنالجی ہُنٛد دور ییٚلہِ آو بَجہِ بَجہِ مِشیٖن آیہِ یِم سون وقت تہِ چھِ بَچاوان یَتھ کامہِ اَسہِ ترٛےٚ دۄہ ژور دۄہ برٛونٛہہ لَگان ٲسۍ تَتھ چھِ اَسہِ آز لَگان مِنَٹ سٮ۪کنٛڈ یا گٲنٛٹہٕ واریاہ چینٛج آیہِ زِندگی منٛز یا برٛونٛہہ ٲسۍ پَلو چھَلان اگر بہٕ وٕچھٕ پنٛنہِ لۄکچارٕچ کَتھ کَرٕ تَمہِ دۄہ ییٚلہِ أسۍ پَلو ٲسۍ چھَلان اَسہِ ٲسۍ اَسہِ اوس لاگان أکِس بَجہِ تام پَلو چھَلنَس سۭتۍ اَتھٕ سۭتۍ ٲسۍ پَلو چھَلان مَگر یُتھُے ٹٮ۪کنالجی ہُنٛد دور آو سٲرٕے تَہ واریاہ تَبدیٖلی گٔے آز چھِ مِشیٖن سۭتۍ پَلو چھَلان آز چھِ لَگان اکھ گٲنٛٹہٕ وۄنۍ ییٖتیٛاہ پَلَو آسنَس تَمے حِساب چھِس آز ٹایم تہِ لَگان واریاہ زیادٕ کَم ٹایم چھُس لَگان بَجہِ بَجہِ مِشیٖن آے مَطلَب سولَر لایٹہٕ آیہِ سولَر سولَر آے اَگر نہٕ پاوَر آسہِ تہِ اِنوٲٹَر آیہِ واریاہ ٹٮ۪کنالجی ہُنٛد دور گوٚو واریاہ اَصٕل ییٚتہِ تھَس اَسہِ مِنٹ اوس لَگان تَتہِ تھَس چھِ وَنہِ سٮ۪کنٛڈ لَگان ییٚتہِ تھَس اَسہِ گٲنٛٹہٕ اوس لَگان تَتہِ تھَس تہِ چھِ سٮ۪کَنٛڈٕے لَگان سٲنۍ یۄس زندگی چھےٚ اَتھ منٛز آیہِ واریاہ آسٲیِش واریاہ اَثَر پیوٚو سانہِ زِندگی اَمہِ ٹؠکنالجی سۭتۍ سٲنۍ کٲم گٔے واریاہ آسان ییٚتہِ تھَس أسۍ روزان چھِ تَتہِ تھَس تہِ گٔے ٹؠکنالجی سۭتۍ واریاہ واریاہ زیادٕ ڈٮ۪ولَپمٮ۪نٛٹ واریاہ زیادٕ أمیٖری گٔے ٹٮ۪کنالجی سۭتۍ پرٛٮ۪تھ کٲنٛسہِ اِنسانَس بَنیو کار کَسٕب پرٛٮ۪تھ کانٛہہ اِنسان یُس چھِ سُہ گوٚو ٹٮ۪کنالجی سۭتۍ واریاہ ڈٮ۪ولَپٕڈ سُہ بَنیو واریاہ اَصٕل اِنسان پرٛٮ۪تھ کانٛہہ اِنسان چھِ ہٮ۪کان اَمہِ ٹٮ۪کنالجی سۭتۍ پَنُن کاربار کٔرِتھ أڑۍ چھِ آن لاین نوکری کَران أڑۍ چھِ ہُتھ کٔنۍ کَران یۄس تہِ کٲم أسۍ کَران چھِ سۄ چھےٚ ٹٮ۪کنالجی سۭتی اگر أسۍ وٕچھان چھِ برٛونٛہہ اوس سکوٗلَن مَنٛز پٮ۪وان سورُے رِکاڈ لٮ۪کھُن پٮ۪نہٕ سۭتۍ مگر ٹٮ۪کنالجی أنۍ ییٖژاہ چینٛج ییٖژاہ چینٛج أنِن ییٖژاہ تَبدیٖلی أنِن أکِس اِنسان سٕنٛدِ زِندگی منٛز ییٖژاہ اِنسان سٕنٛز زِندگی روزِ پَڑان ییٖژاہ روزِ ٹٮ۪کنالجی منٛز تہِ چینٛج یِوان واریاہ چینٛج أنِن سکوٗلَن منٛز تہِ آز چھِ یہِ اَکھ اِنسان یُس چھُ سُہ چھُ ہٮ۪کان کَمپیوٗٹرَس منٛز سٲرٕے یۄس یہِ ڈاٹا چھِ آسان سۄ چھِ ہٮ۪کان سُہ جمع تھٲوِتھ اگر کُنہِ تہِ ساتہٕ یَژھِ کُنہِ تہِ ساتہٕ ہٮ۪کہِ وٕچھِتھ میٛانہِ زِنٛدگی منٛز تہِ آیہِ کَمپیوٗٹرَس یِم ٹٮ۪کنالجی سۭتۍ واریاہ چینٛجٕز مےٚ پوٚر تہِ ٹٮ۪کنالجی ہِنٛدۍ ذٔریعہِ پوٚر مےٚ اَصٕل پٲٹھۍ کیٛازِ یُتھُے نٮ۪ٹ چَلو یا دُنہِچ کانٛہہ تہِ خبر یۄس آسان چھےٚ سُہ چھِ أسۍ ٹٮ۪کنالجی ہِنٛدِ ذٔریعہِ وٕچھان ٹٮ۪کنالجی سۭتۍ پیوٚو میٛانہِ سانہِ زِنٛدگی منٛز تہِ واریاہ اَثر یا ییٚتہِ أسۍ روزان چھِ یَتھ گامَس منٛز أسۍ روزان چھِ تَتھ گامَس منٛز تہِ پیوٚو ٹٮ۪کنالجی سۭتۍ واریاہ زیادٕ اَثر